جِناب مےٚ ٲسۍ بیٚیہِ تہِ کیٚنٛہہ چیٖز پَنٕنِس آرڈَس ایڈ کَرٕنۍ تُہۍ ؤنۍ تو مےٚ اَگر یِم گژھن مُمکِن تۄہہِ ایڈ کَرٕنۍ تہٕ تُہۍ کٔرتو اَتہِ مہربٲنی کٔرِتھ ایڈ مےٚ آسیو تۄہہِ اَمہِ بروٚنٹھ ووٚنمُت مَگر کوٗشِش ڈیلِوَر کَرنٕچ مےٚ اوس نہٕ یہِ پیوان یاد کیٚنہہ اَمہِ موٗجوٗب گوٚو مےٚ تھوڑا ڈِلے تَمہِ خٲطرٕ چھُس بہٕ مازرتھ خواہ تُہۍ وٕچھ تو حِناب یہِ اکھ وٕچھ تو تُہۍ اَتہِ یہِ مہ ملیو تۄہہِ اَتہِ یہِ کیچ اَپ گوٚوھ مِلُن پیٹی اَگر تُہۍ زٕ ترٛےٚ تھٲیو وۄنۍ تھٲے زیو تھوڑا کیچ اَپ علاوٕے پَہن کیچ اَپ تھٲے زیو تُہۍ زٕ ترٛےٚ ٹھیٖک چھےٚ حظ تِکیازِ کیچ اَپ سۭتی چھُ مےٚ اَتھ یِوان ٹیسٹ جان تہٕ تَمہِ موٗجوٗب تھٲے زیو تُہۍ اَتھ علاوٕے پَہن مےٚ چھُ پَتہٕ اَتھ پَرٕ پیوان اَکثر حظ تہٕ اتھ سۭتۍ حظ کیٛاہ چھِ اتھ وَنان مَگر کیچ اَپ تھٲے زیو یِہٕے ٹوٚمیٹو کیچ اَپ ٹھیٖک چھا یِمن ٹَماٹرن ہُند یہِ کیچ اَپ یُس چھُ آسان یِہٕے تھٲے زیو اَتھ سۭتۍ تہٕ بیٚیہِ یۄس یہِ بِریانی چھِ تُہۍ چھِو تھاوان اَتھ یہِ کَمٕے واریاہ کَم چھِو تُہۍ اَتھ یہِ تھاوان چٔٹنی سۭتۍ یۄس تھوڑا اَصٕل کوانٹٹی منٛز آسہِ تھوڑا تھٲے زیوس علاوٕے پَہن چٔٹنی ٹھیٖک چھا حظ مہربٲنی کٔرِتھ بیٚیہِ یِم تۄہہِ موموز سۭتی چھِو نہ وایِٹ کریٖم سوزان وایِٹ کریٖم بیٚیہِ یہِ کیاہ چھِ اَتھ وَنان تیٖکھا یُس زَن یہِ ٹیوٚٹھ یہِ مَرژٕوانگن کۄرمہٕ چھُ آسان کۄرمہٕ تہٕ کریٖم یَتھ چھُ تھوڑا علاوٕے پَہن بَنہٕ تہِ کیٚنہہ مےٚ چھِ ییٚتہِ نَفر یِم چھِ زیادٕ یہِ کھٮ۪وان تَوے موٗجوٗب چھِ اَتھ مجبوٗرِ ٹھیٖک چھےٚ حظ اس لیے مہربٲنی کٔرتھ کٔرۍ زیو کٲم یِم چیٖز تھٲے زیو یاد آز کٔرۍ زیو بِریانی تھوڑا چٔٹنی زیادٕے پَہن بیٚیہِ سوٗزیو یہِ ٹومیٹو کیچ اَپ ٹماٹرن ہُند اَصٕل اکھ سوٗزیو مَگر کِسان کیچ اَپ یُس چھُ سُے سوٗزیو تہٕ بیٚیہِ تھٲے زیو یَتھ یہِ حظ یہِ یہِ حظ یہِ موموزَن سۭتۍ وایِٹ یہِ کریٖم یُس زَن سُہ تھوڑا سُویٖٹ کریٖم چھےٚ آسان سۄ تھٲے زیو حظ تہٕ اَتھ تھٲے زیو سۭتۍ تُہۍ بیٚیہِ کیاہ چھِ اَتھ وَنان مَرژٕوانگن کۄرمہٕ تہٕ زیادٕ پَہن تھٲے زیوس وایِٹ کریٖم وایِٹ کریٖم منٛز سُہ تہِ چھُ یہِ گژھان اَصٕل مِکٕس مَرژٕوانگن کۄرمہٕ مَگر کَم تہِ آسہِ تَمیُک چَلہِ مَگر وایِٹ کریٖم چھُ تھٲوزیس تھوڑا زیادٕے پَہن تھیٖک چھا یِمے چیٖز ترٛےٚ تھٲے زیو باقٕے سوٗزیو تُہۍ آرڈر تھوڑا کٔرۍ زیو جلدی پَہن کوٗشِش ڈیلیور کرنٕچ شُکرِیا